اَکھ جنؤری زٕ ساس ترٛووُہ ژور مارٕچ زٕ ساس ترٛووُہ زٕ جنؤری زٕ ساس ترٛووُہ شَتوُہ مارٕچ زٕ ساس ترٛووُہ اَٹھووُہ فرؤری زٕ ساس ترٛووُہ